کَشمیٖری یَس مَنٛز یِم مطلب میوزِک تہٕ ڈانٕسُک یہِ چھُنا فٮ۪سٹٕوَل زیادٕ تَر چھُنہٕ کیٚنٛہہ البَتاہ تھوڑا سا چھُ آسان ییٚلہِ یہِ چھُ نا خاندَر آسان ییٚتہِ کَشمیٖرَس مَنٛز پَتہٕ چھِ اَنان یہِ گٮ۪وَن وٲلۍ تِم چھِ مہنی آسان تِم چھِ تِم چھِ پانَس سۭتۍ اَنان تِم تُمبَک نارِ نٔٹۍ تہٕ بیاکھ کیتھانۍ تِم اَنان سۭتۍ تہٕ پَتہٕ چھِ تَمی سۭتۍ مطلب واریاہ لُکھ یِوان ییٚلہِ تِم بوزان چھِ مطلب تِمَن گٮ۪وَن والٮ۪ن ہٕندۍ تِم آواز واریاہ لُکھ چھِ یِوان تِم چھِ کَران اَتھ واریاہ اینجاے مطلب پرٲنۍ لُکھ یِم چھِ تِم چھِ زیادٕ اَسہِ چھِ نانۍ أسۍ چھِ نانہِ نِوان سۭتۍ أسی چھِ وَنان تٔمِس وَلہٕ اَز چھِ گٮ۪وَن وٲلۍ آمٕتۍ تہٕ نانۍ چھِ واریاہ خۄش گَژھان یہِ چھِ دَپان دَپان چھِ ہۄاے گٮ۪وَن وٲلۍ چھِ آمٕتۍ بیٚیہِ چھِ نا مطلب اَسہِ عید آسان پَتہٕ چھِ عیز دۄہ برونٹھ اَرفٕکۍ دۄہ ژیٖر أسۍ روٛف وَنان روٛف مطلب قسٕم چھِ آسان تھوڑا تٕم لَکٕٹۍ لَکٕٹۍ بٲتھ عید خٲطرٕ عید آیہِ رَژھہِ رَژھہِ عید گاہ وَسوا عید گاہ وَسوا مطلب أسۍ ٲسۍ برونٹھ وَنان ییٚلہِ أسۍ تھوڑا لَکٕٹۍ ٲسۍ نا پَتہٕ ٲسۍ أسۍ وَنان برونٹھ البتاہ اَز چھِنہٕ وۄنۍ أسۍ تیوتاہ وَنان کِہیٖنۍ تہِ نہٕ البتاہ برونٹھ چھِ اَسہِ یِم روٚف ووٚف ؤنۍ مٕتۍ اچھا بیٚیہِ چھِ یِہاے یِم مطلب واریاہ آسَن مطلب مےٚ چھُ وٕنیُک تانٮ۪تھ مگر یُتی وُچھمُت اَکھ چھِ مےٚ یِم روٛف بوزِمٕتۍ بیٚیہِ چھِ مےٚ یِم گٮ۪وَن والٮ۪ن ہُند وُچھمُت روٛف تہٕ گٮ۪وَن والٮ۪ن ہُنٛد چھُ مےٚ وُچھمُت روٚف چھِ أسۍ عیذ دۄہ وَنان گٮ۪وَن والٮ۪ن خاندرٕ دۄہ بیٚیہِ ما آسَن بیٚیہِ کیٚںٛہہ البَتاہ مےٚ چھُ وُنیٛکُ تانۍ پَننہِ مطلب یِتھ منٛز یِتوے وُچھمُت آ بیٚیہِ ٲسۍ برونٹھ یِم یِوان یِم چھِ یِوان کیٚںٛہہ کاٹون وٲلۍ پَتہٕ ٲسۍ یِوان بیٚہوان ٲسۍ أکِس جایہِ أکِس جایہِ پَتہٕ ٲسۍ زیٖٹھ آسان لَگاوان ٲسۍ زیچھہِ زَنگہٕ پَتہٕ ٲسۍ اَسناوان اَسہِ مطلب مےٚ چھُ سُہ لَکچارُک تھوڑا یاد أسۍ ٲسۍ پَتہٕ واریاہ خۄش گَژھان پَتہٕ ٲسۍ تِمَن پیٚوان پانژھ پانژھ رۄپیہِ تراونہِ یا دَہ دَہ رۄپیہِ پَتہٕ ٲسۍ مگر واریاہ خۄش گَژھان تمہِ سۭتۍ ٲسۍ واریاہ شُرۍ یِوان واریاہ ٲسۍ جَمعہ تَتھ گَژھان مٔہنی زَنہِ آسہٕ واریاہ جمعہ گَژھان تہٕ مطلب تِم ٲسۍ آسان سُہ یوس آسان نارمَل مُہنیو مگر سُہ اوس پَتہٕ جادو ہاوان جادو ٹایپٕکۍ ٲسۍ تِم ہاوان مطلب تِم چیز سُہ اوس اَتی آسان ژھوٚٹ گَژھان اَتی اوس سُہ زیوٹھ گَژھان اَم چیز چھِ مےٚ وٕچھمٕتۍ مطلب یِمَن منٛز واریاہ مطلب لُکھ ٲسۍ آسان مطلب بیٚیہِ ما آسَن واریاہ کیٚنٛہہ فے یِم یِم یَتھ مَنٛز میوزِک یا ڈانٕس مےٚ چھُ مَگر یِتُے وُچھمُت مطلب اَکھ چھِ مےٚ تِم گٮ۪وَن وٲلٮ۪ن ہُنٛز وُچھمُت بییٚہِ یہِ جادووُک تہٕ بیٚیہِ چھِ مےٚ روٚف وچھمٕتۍ بَس یُتٕے